یُس ہِنٛدُستانَس منٛز فیشَن اوس سُہ اوس سٲڑۍ پرٛٮ۪تھ کانٛہہ اوس لاگان سٲڑۍ یِمَن خاندَر ٲسۍ کَران پَتہٕ اگر تِمَن پَنٕنۍ زِٹھۍ ٲسۍ یِوان تٕم ٲسۍ تُلان سُہ پَلو تھاوان ٲسۍ کَلَس پٮ۪ٹھ سُہ پَلو ٲسۍ تھاوان کَلَس پٮ۪ٹھ تِکیٛازِ تِمَن ٲس اَکھ شرم یُس اَزُک پَلو مطلب لاگنُک سِسٹَم چھِ اَز یِمَن مطلب کٔش مطلب ہِںٛدُستانَس منٛز سُہ چھِ سورُے گوٚمُت چینٛج گۄڈٕ گۄڈٕ یُتھُے أسۍ پَلو ٲسۍ وٕچھان أکِس زَنہِ سُہ ٲس آسان سٲڑۍ تمہِ سۭتۍ اوس فُل جِسٕم آسان ڈٔکِتھ کینٛہہ اوس نہٕ یِوان اَتھِ مگر اَز یہِ تہِ چھِ سُہ چھِ سورُے وٮ۪سٹٲرنہٕ سۭتۍ گوٚمُت یُس نیٚبرِم ماحول آو تٔمۍ ترٛوو واریاہ اَثر ہِنٛدُستانَس پٮ۪ٹھ اَز اگر أسۍ وٕچھو پَلو پَلو کیٛاہ چھِ لاگان تِم چھِ آسان أڑی اَز چھِ مارکیٹَن منٛز بازرَن منٛز تہِ آمٕتۍ تِمَے پَلو وٮ۪سٹٲرنٕے پَلو یَتھ پرٛٮ۪تھ کانٛہہ چھِ ہٮ۪وان سٲڑۍ چھَنہٕ تِمَن اَصٕل باسان کینٛہہ مگر تِم أڑی أڑی سٕکٲٹ چھِ تِمَن واریاہ زیادٕ خۄش کَران تِم چھِ تٕمَے پرٛٮ۪فَر کَران یُس ہَسا وٮ۪سٹٲرٕن کَلچَر چھِ سُہ لوگ یِمو ہِنٛدُستانکیو ساروٕے اَپناوُن نیٚبرِم کَلچَر پَنُن گووُکھ مٔشِد